کۄلگٲمِس منٛز چھِ لُکھ واریاہَن قٕسمَن ہِنٛز کامہِ کَران مُختلِف لُکھ چھِ مُختلِف قٕسمَن ہِنٛز کامہِ کَران کینٛہہ چھِ ژوٗنٛٹھۍ بَناوان کینٛہہ چھِ دانہِ بَناوان کینٛہہ چھِ تیٖر بَناوان کینٛہہ چھِ گُپَن بَناوان ییٚمہِ سۭتۍ اِنسانَس فٲیِدٕ چھ مِلان یٔمِس یَتھ منٛز فٲیِدٕ چھُ مِلان تہٕ سُہ چھُ تہِ کَران تہِ گُپنَن ہٕنٛدۍ سۭتۍ چھُ اسہِ واریاہ زیادٕ فٲیدٕ مِلان تٕہٕنٛدۍ چھِ أسۍ گُہہ تہِ کٕنان دۄد تہِ کٕنان تہٕ أسۍ چھِ پَنُن پان ہٮ۪کان پَکنٲوِتھ آرام سان تہٕ بییہِ چھِ ژوٗٹھِٮ۪و سۭتۍ چھ اسہِ واریاہ زیادٕ فٲیدٕ مِلان ژوٗنٛٹھۍ چھِ أسۍ کٕنان اسہِ چھِ ژوٗنٛٹھِٮ۪و منٛز واریاہ زیادٕ پونٛسہٕ مِلان تہٕ بییہِ چھِ أسۍ تیٖر ویٖر بَناوان تیٖر بَناونَس منٛز چھِ أسۍ أسۍ چھِ تیٖر بَناوان تہٕ اسہِ چھِ واریاہ پونٛسہٕ مِلان تِمن ییٚلہِ أسۍ پتہٕ یِم کٕنان چھِ پرٛٮ۪تھ کُنہِ کامہِ چھُ پَنُن پَنُن فٲیدٕ وۄنۍ یٔمِس اِنسانَس یَتھ منٛز فٲیدٕ باسہِ سُہ چھُ سُہ کٲم کَران پرٛٮ۪تھ کانٛہہ اِسان چھُ پَننہِ فٲیدٕ خٲطرٕ ہَر کانٛہہ کٲم یَژھان کَرٕنۍ تہٕ وۄنۍ یُس اِنسان یۄس کٲم ہیٚکہِ کٕرِتھ تہٕ سُہ چھُ سُہ کٲم کَران اسہِ چھُ واریاہ گَرِ تہِ گُپَن أسۍ چھِ گُپَن رَچھان تہٕ پتہٕ چھِ تِمن واریاہ زیادٕ فٲیدٕ کھٮ۪وان تہٕ یِمن تیٖر چھِ تِم چھِ تیٖر واریاہ انان پتہٕ رَچھان پتہٕ کٕنان بییہِ چھِ کینٛہہ لُکھ کۄکَر وۄکَر تہِ تھاوان کۄکَر تھٲوِتھ واریاہ کۄکَر تھاوان تِمن پَکناوان تہٕ چھِ تِمن لاسٹَس پٮ۪ٹھ کٕنان تِمَن چھِ واریاہ پونٛسہٕ یِوان ییٚمہِ سۭتۍ تِم پَنُن روزگار چھِ بَناوان پَنٮ۪ن شُرٮ۪ن پَرناوان بٮ۪کار مٕزوٗرۍدار لُکھ چھِ بِچٲرۍ یِمٕے یِمٕے کامہِ کَران تہٕ پَنُن دۄہ پَکناوان آرام سان ہٮ۪کان پَنُن دۄہ پَکنٲوِتھ